اسلام علیکم وحمتُہ اللہ ڈاکٹر صٲب تُہۍ چھِو حظ ٹھیٖک مےٚ حظ چھُ ناو آہِل اَہن حظ مےٚ حظ کوٚرمو تۄہہِ امہِ غرضہٕ فون تِکیازِ بہٕ حظ چھُس تھوڑا بیٚمار روزان منٛزٕ مَنٛزٕ مےٚ چھِ مٔنٛزۍ مٔنٛزۍ کَران فیٖوَر لگ بگ گٔے اَتھ پٔتِم زٕ ہَفتہٕ مےٚ چھِ منٛزۍ منٛزۍ کَران فیٖوَر آ کھیٚن حظ چھِ نارملے کھیٚوان مگر وٕ چھُ نہ مےٚ تران سَمج کِہیٖنۍ یَتھ کیاہ گوٚو آ یہِ کھٮ۪وان ٲسۍ تی چھ کھٮ۪وان آز تہِ نہ حظ نیٚبَر نیٚبَر تہِ حظ نیران گِنٛدنَس سۭتۍ تہِ کَران بیٚیہِ کٲم وٲم تہِ آسان آ آ کھٮ۪ن یِوان اَصٕل اَہن حظ بےٚ ہیٚکتھے چھِ گژھان مَنٛز منٛز آ آ اہن حظ اَہن حظ بیٚیہِ کیٛاہ حظ چھُ مےٚ کَرُن آ ہے زیادٕ نہ حظ چھُس نہٕ بہٕ یہِ موبایلَس سۭتۍ آسان مےٚ آسان زیادٕ کمرَسے مَنٛز أسۍ چھِ زیادٕ آسان نیبرے تہِ حظ چھ اَصٕل تُہۍ ؤنِو حظ ونۍ کیاہ چھ مےٚ کَرُن کینٛہہ دوا ووا کٔرِو بیٚیہِ تُہۍ سَجسٹ ہے پٔتمہِ لٹہِ حظ گوٚیوس بہٕ أکِس ڈاکٹرَس تمۍ تہِ ووٚو پیریسٹمال تمہِ سۭتۍ چھُ نہٕ کہِیٖنۍ گژھان چلو ٹھیٖک حظ چھُ ونۍ حظ چھُ ونۍ حظ نمہٕ بہٕ پیرسٹمال بیٚیہِ مہ حظ چھِ کینٛہہ کَرُن بیٚیہِ چھِو حظ تُہۍ پانہٕ ٹھیٖک گَرِ چھَ سٲری ٹھیٖک اَدٕ حظ اَدٕ حظ